اسہِ حَظ کَریاو پیناسونِک ٹٕرٛمَر اَکھ آڈَر مگر یہِ ٹٕرٛمَر ہسنا ہسا نہ درٛاو بِلکُل تہِ ٹھیٖک کِہیٖنۍ یہِ حَظ چَلیو صِرِف رٮ۪تَس اور اَمِچ بیٹری چھِ بِلکُل کَم ٹایِم حَظ نیران بہٕ چھُس بِالکُل تہِ مُطمَیِن أمۍ پیناسونِک ٹٕرٛمرٕ سۭتۍ کِہیٖنۍ تہِ